ہیٚلو سَلام علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک صحت چھُو ٹھیٖک کٕم حظ کٕم مَصال بہٕ تھاو لیٚکھِتھ اَچھا اَچھا اَچھا مرژٕ وانٛگن کِلوٗ چھُ گَژھان پانٛژن ہَتن کِلوٗ

اَہَن حظ نہَ کیٚنٛہہ نَتہٕ کیٚنٛہہ گَژھِ کَم تہٕ مگر تیٛوٗتاہ گَژھِ نہٕ کَم کیٚنٛہہ ژور ہتھ پانٛژسَتتھ پٕنٛژٕہ رۄپیہِ گَژھن کَم تۄہہِ میلنو مصالہٕ یِکوَٹے مگر یَتھ گَژھوٕ مرژٕوانٛگنس گَژھو اَہَن حظ أسۍ حظ چھِ أسۍ چھُو تۄہہِ صافٕے دِوان ہر وِزِ کَنٛول والٮ۪ن ہٕنٛز چھِ اَسہِ مَصال اَسہِ چھِ برٛینٛڈِڈ مصالہٕ ییٚتہِ اَصٕل حظ اَصٕل مصالہٕ کۄنٛگ حظ کۄنٛگ چھُ پنٛداہ شتھ رۄپیہِ تولہٕ اَچھا زٕ ترٚےٛ تولہٕ حظ تۄہہِ گَژھِ حظ آن لایَن تۄہہِ گژھوٕ حظ آن لایَن ڈِ یہِ ڈِیلوری کِنہٕ تۄہہِ یِیِو دُکانسٕے پٮ۪ٹھ سٲنِس اَچھا آن لاینٕے تۄہہِ چھُو تیٚلہِ پۄنٛسہٕ کَرٕنۍ سٮ۪نٛڈ اَسہِ آن لاینٕے ٹرٛانٛسفر چھِو تۄہہِ کَرٕنۍ اَسہِ اَچھا تۄہہِ کیٛاہ کیٛاہ گَژھو اکھ چھُو مرژٕوانٛگُن مرژٕوانٛگن کٲتیٛاہ کِلوٗ گژھنو تۄہہِ مرژٕوانٛگن کٲتیٛاہ کِلوٗ گژھنو ترٛےٚ حظ ترٛلہِ بہٕ لیکھٕ نا ترٛےٚ کِلوٗ تیٚلہِ لیدٕر کٲژاہ کِلوٗ گُژھوٕ لیدٕر کٲژاہ کِلوٗ گَژھو اَچھا مرژٕوانٛگن ژور کِلوٗ بٲدیان بٲدیان بٲدیان حظ اَچھا اَچھا بُڈٕ عٲلہٕ اَچھا اَچھا اوٚڑ کِلوٗ اَچھا اَچھا ژِیُر تہِ یہِ کۄنٛگ تۄہہِ ووٚنوٕ سُہ کوٗتاہ تولہِ گَژھو اَچھا اَچھا بیٚیہِ ما چھُو کانٛہہ گَرم مصالہٕ گرم مصالا چِکن مصالا میٖٹ مصالا ما چھُو کانٛہہ ضروٗرت اَچھا سٲری مصال چھُو ضروٗرت اَچھا اَچھا بیٚیہِ ما چھُو کیٚنٛہہ اَچھا اَچھا نُنہٕ چاے ما حظ چھَو ضروٗرت اَچھا پانٛژ کِلوٗ اَچھا سَماوار چاے بیٚیہِ لِپٹن چاے ما چھُو ضروٗرت اَچھا فُل تہِ اَہَن حظ فُل تہِ تھاوَو أسۍ اَچھا اَچھا اَچھا تۄہہِ چھُوحظ خانٛدرٕ خٲطرٕ یہِ مصالہٕ أسۍ چھِ اَسہِ چھِ پارٹی سۅ اَسہِ پرٛٲنۍ کسٹٕمر بیٚیہِ ما چھُو کیٚنٛہہ ضروٗرت أسۍ چھِ ہمیشہٕ صافٕے دِوان وۅنۍ گوٚو ریٹ گَژھِ اَتھ زیادے پہمَتھ مگر اگر صاف گَژِھو تہٕ تیٚلہِ گَژھس ریٹ تھوڑا ہاے اَہَن حظ اَتھ گَژھِ ریٹ ہاے بُڈٕ عٲلہٕ سُہ چھُو حظ کِلوٗ تھاوُن کِنۍ زٕ کِلوٗ اَز چھُنا بُڈٕ عٲلن چھُو اَز سرٛوٗنٛٹٕے بُڈٕ عٲلہٕ کِنہٕ شیٖرِتھ اَچھا اَچھا اَزکل چھُنا حظ آمُت یہِ شیٖرِتھ تہِ دِوان اَچھا اَچھا ٹھیٖک یِم ڈوٗنۍ ما حظ چھِو خانٛدرس خٲطرٕ ضروٗرَت اَچھا اَچھا ٹھیٖک ٹھیٖک ڈوٗنۍ سۄ تہِ دِمہو سۄ تہِ دِمہو اَہَن حظ پۄڈر چھِ دِوان چَلو کیٚنٛہہ چھُنہٕ چَلو بہٕ تھاوٕ لیٚکھِتھ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چَلو ٹھیٖک چھُ چَلو ٹھیٖک بِہِو اَدٕ سا اَدٕ سا بِہِو خۄدایس حَوال بِہِو خۄدایس حَوال